اسلام علیکُم وعلیکُم سلام تُہۍ چھِو حَظ ٹھیٖکھ آ آ ٹھیٖکھ حَظ ٹھیٖک تُہۍ چھِو ٹھیٖکھ تُہۍ ؤنۍتو مےٚ بہٕ اوسُس سونٛچان بہٕ کَرو تۄہہِ کال تِکیٛازِ یُس سُہ اَسہِ یہِ بِزنِس چھُنہ ترٛومُت اَتھ رِلیٹٕڈ ٲس مےٚ کَتھ تۄہہِ سۭتۍ کَرٕنۍ آ ٹھیٖکھ آ بارہمُلہ ہَے گژھِ ٹھیٖکھ تِکیٛازِ سُہ چھُ نَزدیٖکھٕے ہُمہِ کھۄتہٕ گاندَربَل کھۄتہٕ چھِ سُہ نَزدیٖکھٕے تہٕ تمہِ خٲطرٕ چھُ نَہ مگر اَسہِ نَفر اَکھ نوٚو ضوٚرَتھ تِکیٛازِ تور

ٹھیٖکھ اچھا بروسہٕ ہیکوٕ تٔمِس پٮ۪ٹھ کٔرِتھ پگاہ ما کَرِ گَپلہٕ کینٛہہ اچھا چلو ییٚلہِ تُہۍ وَنان چھُو تہٕ تیٚلہِ مِلو صُبحس تٔمِس تہٕ بہٕ مِلو تۄہہِ تہِ پَتہٕ گژھو دۄنوَے تٔمِس نِش وُچھو کیٛاہ وۄنۍ کیٛاہ روٗزِ تٔمِس سۭتۍ حِسابہ وسابہ چلو ٹھیٖکھ چھُ ٹھیٖکھ چھُ چلو بِہِو خۄدایَس حوالہٕ